سانٮ۪ن بَچَن پٮ۪ٹھ چھِ ٹٮ۪کنالجی ہُنٛد وارِیاہ اِفٮ۪کٹہٕ پٮ۪وان وٕنکٮ۪سَن چھُ موبایِل فون یِم سٲنۍ بَچہِ یوٗز کَران تہٕ اَمہِ سۭتۍ چھُ وارِیاہ بُرٕ اَثر تہِ پٮ۪وان یِمَن پٮ۪ٹھ اَسہِ پَزِ بَچَن موبایِل فون وارِیاہ کَم دیُن تِکیٛازِ یہِ چھُ وارِیاہ نۄقصان دِہہ یِمَن بَچَن یِہنٛدٮ۪ن أچھَن خٲطرٕ تہِ تہٕ یِہنٛدِ دٮ۪ماغ خٲطرٕ تہِ تِکیٛازِ وٕنکٮ۪س چھُ بَچہِ اَتھ پٮ۪ٹھ وارِیاہ ٹایِم گُزاران ییٚمہِ کِنۍ أمِس أچھ چھِ خراب گژھان تہٕ أہٕنٛدِس دٮ۪ماغَس پٮ۪ٹھ چھِ بُرٕ اَثر پٮ۪وان اَسہِ پَزِ یِمَن وارِیاہ کَم دیُن فون